ہٮ۪لو اَسلامُ علیکُم تُہۍ چھُو حظ ییٚتہِ ماگام جسٹ بُخارا پٮ۪ٹھ أسۍ حظ چھِ شِپوٗرا پٮ۪ٹھ اَسہِ اوس فَنٛگشَن چھےٚ گَرِ اَسہِ چھِ واریاہ بٔڑ فنٛگشَن چھےٚ عیٖد چھےٚ یِنہٕ واجیٚنۍ اَسہِ حظ اوس وَنُن یہِ کھٮ۪ن اوس اَسہِ بیٚیہِ کَرُن آرڈَر لگ بگ چھِ ژَتجی پَنٛژاہ نَفر اَتھ منٛز اَکھ حظ چھُ بَتہٕ کَرُن وازوان گَژھِ تَتھ منٛز روزُن سورُے بیٚیہِ چھِ یِم مِٹھٲے چھےٚ کَرٕنۍ واریاہ بیٚیہِ أنۍزیو پیسٹرٛی چھِ پیسٹرٛی پیٖس گژھَن پنٛژاہ شیٹھ آسٕنۍ بیٚیہِ گَژھِ بیکری تہٕ آسٕنۍ سورُے ژَتجی ہَن نَفرَن سُم گَژھِ اَسہِ اٮ۪رینٛج گژھُن سُہ گَژھِ اَسہِ واتُن پَگاہ برٛٮ۪سوارِ دۄہ صُبحٲے دَہہِ بَجہِ شِپوٗر بیٚیہِ اگر کیٚنٛہہ یہِ آسہِ ریٹ سُہ کٔرِو کٔرۍہو تُہۍ اَسہِ سۭتۍ ڈِسکَس تہٕ أسۍ وٕچھ ہاو کَمہِ حِسابہٕ أسۍ ہٮ۪کوا اٮ۪رینٛج وٮ۪رننٛج کٔرِتھ تیوٗت ہٮ۪کوا پونٛسہٕ دِتھ بیٚیہِ اگر ڈِسکاوُنٛٹ تہِ دِیِو کیٚنٛہہ سۄ گٔیے بٔڑ مہربٲنی تٕہٕنٛز